مےٚ ہَسا ٲس بُک کیب کٔرمٕژ مےٚ ہَسا ووٚت واریاہ ٹایم پِیاران لگ بگ اَکھ گنٛٹہٕ مےٚ ہسا چھِ یِہوے اینکویری کَرٕنۍ کہِ ژٕ کیازِ گوٚو یوٗتاہ لیٹ